یُس ہِنٛدُستانُک ایجوٗکیشَن سِسٹَم چھُ سُہ چھُ واریاہ اَصٕل ہِنٛدُستانکِس ایجوٗکیشنَس سِسٹَمَس چھِ گۄڈٕنِکۍ پٮ۪ٹھٕے تِم چھِ پرٛایمری سیکشَن پٮ۪ٹھ برابر ہایر سیکنٛٹری پٮ۪ٹھ پٮ۪ٹھ کالیج لیولہِ تام چھِ تِم سورُے مَنیج کَران تہٕ یِم چَلینجَس یِمَن فیس پےٚ کَرٕنۍ واریاہَن ؤرۍ یَو پٮ۪ٹھ چھِ گۄڈٕنٮ۪تھٕے گٔے وبٲہی بٮ۪ما بٮ۪مٲرۍ پھہلیے کووِڈ دوٚیِم ہرتال گوٚو جموں اینٛڈ کَشمیٖرَس منٛز تِم پےٚ یِمَن تِم چَلینجٕس پےٚ یِمَن فیس کَرٕنۍ یِہٕنٛز فَنٛڈِنٛگ ٲسۍ کَم یِہُنٛد کاروبار یِتھُے سۄ وبٲہی بٮ۪مٲرۍ پھہلیے تہٕ کاروبار گوٚو کَم ییٚمہِ سۭتۍ ہِنٛدوستانَس آیہِ تھوڑا بہت غریٖبی تَمہِ سۭتۍ گوٚو ایجوٗکیشَن سِسٹَم واریاہ ڈِسٹٲرٕب تہٕ بیٚیہِ یِم نٔے نٔے نٔے نٔے نٔے رِیاسَت چھِ یِوان یِتھٕ کٲٹھۍ زَن اَز چھِ مودی سٕنٛز حکوٗمت تہٕ تٔمۍ کوٚر پانَس سۭتۍ ایجوٗکیشَن سِسٹَم چینج یہِ ایجوٗکیشَن سِسٹَمَس پٮ۪و سُہ تہِ ہٮ۪کُن آ تٔمۍ تِہٕنٛدِ روٗلہٕ تحت پٮ۪و تِمَن پَکُن ییٖتیاہ ییٖتاہ اَتہِ چَلینجِس پیٚیہِ ایجوٗکیشَن سِسٹَمَس آ فیس کَرٕنۍ مگر یُس اِنٛڈٮ۪ن ایجوٗکیشَن سِسٹَم چھُ سُہ چھُ بَچَن ڈِگری حٲصِل کَرٕنۍ ایجوٗکیشَن سِسٹَمَن منٛز چھُ سُکالَرشِپ دیٖگر سُکالَرشِپ چھِ یِوان دِنہٕ آ بَچہٕ سُنٛد چھُ پٮ۪وان بَچہٕ سُنٛد چھُ اِنسان سوٗنٛچان تہٕ بیٚیہِ یُس ایجوٗکیشَن سِسٹَم چھُ اِنٛڈِیاہُک سُہ چھُ باقِیَن دیٖگر مُلکَن منٛز تہٕ پَنٕنۍ شُرۍ سوزان پرنہٕ خٲطرٕ یِمَن منٛز تِمَن باسہِ کہِ نہٕ یِمَن أمِس منٛز چھِ قٲبِلِیت